ہٮ۪لو سَلام علیکُم مےٚ حظ اوس تُہۍ چھِو حظ ڈاکٹر صٲب مےٚ حظ اوس یَوٕ پٮ۪ٹھ زُکامہٕ اَہن حظ اَدٕ حظ اَدٕ حظ